بِلکُل ہیٚلو السلامُ علیکُم آ تُہۍ چھِو حظ سیمٕز جولری شاپ پٮ۪ٹھ آ اَسہِ حظ ٲس کَرٕنۍ خاندرَس خٲطرٕ شاپِنٛگ اَتھ خٲطرٕ سۄن اوس اَسہِ تھوڑا نیُن اَسہِ وچھ تُہُنٛد نمبر گوٗگٕل میپ پٮ۪ٹھ تہٕ تُہۍ ؤنِو وۅنۍ کہِ کیٛاہ کیٛاہ چھُ ڈِزایِن آسان یا کیٛاہ کیٛاہ چھُ بہتریٖن گژھان اَز خانٛدرَس خٲطرٕ نیُن آز کیٛاہ چھِ سٲری لُکھ نِوان اَہن حظ اۭں مہرنہِ مہرنہِ خٲطرٕ چھُ اَسہِ نِیُن سۄن اَہَن حظ اۭں آچھا اچھا تُہۍ ؤنِو مےٚ یُس یُس ہار چھُنہٕ حظ آسان آ یُس ٹھیٖک ہار چھُ آسان نہ زیادٕ بوٚڑ نہ زیادٕ لۄکُٹ تَتھ کوٚتَن تانۍ چھِ لگ بگ ریٹ گژھان زٕتووُہ کیرٹ یِم ژوٚوُہ کیرٹ کوٚتَن تانۍ چھِ تِمَن ریٹ گژھان اچھا اچھا اچھا اچھا چلو ٹھیٖک اچھا تُہۍ ؤنِو وۅنۍ مےٚ یُس یہِ وۄنۍ نوٚو سُہ کوٚرُکھ کیٛاہ تانۍ اَتھ سۄنس دَپان چھِ وۄنۍ چھُ کیٛاہ تانۍ ایٚچ او آیۍ ڈی مارٕک بی آیۍ ایٚس بِس مارٕک تہٕ سُہ تَتھ کیٛاہ چھُو تُہۍ دِوان تَتھ حِسابَس منٛز اچھا اچھا کانٛہہ تہِ ہیٚکہِ سُہ وُچھِتھ اَدٕ حظ اَدٕ حظ چلو ٹھیٖک چھُ شُکریہ تۄہہِ دِتوٕ اَسہِ پَنُن وقت أسۍ کَرو کوٗشِش تہٕ أسۍ یِمو تیٚلہِ پَگاہ تُہۍ چھُو دۄہَس آسان دُکانَس پٮ۪ٹھ اَدٕ حظ شُکریہ اَدٕ حظ السلامُ علیکُم